ٹرٛیکِنٛگ خٲطرٕ چھِ واریاہ اِکوِپمیٚنٹ ضروٗرت اسہِ لَگان یِم اسہِ ٹرٛیکِنٛگ ضروٗرت چھِ لَگان تِمو مَنٛز چھِ تَبٕر رَز بیٚیہِ چھِ ٹیٚنٛٹ کَمَل بوٗٹھ گرٕم پَلَو گَژھَن سۭتۍ تِم چھِ اسہِ پیٚوان سۭتۍ تُلٕنۍ تِم چھِ اسہِ لَگان تتھ ٹرٛیکِنٛگ دوران پانَس ضروٗرت تَتہِ ٲں اسہِ ہسا کٔر ریٖسیٚنٛٹلی کٔر اسہِ پٔتمہِ لَٹہِ کٔر اسہِ ٲں ٹرٛیکِنٛگ اَکھ أسۍ گٔے ییٚتیٚن گَنٛگ ناراناگ اسہِ ٲسۍ پانَس سۭتۍ واریاہ دوست سۭتۍ واریاہ مَزٕ آو اسہِ بیٚیہِ چھُ اِنسان ییٚلہِ ٲں کُنہ جایہِ ٹریٚکِنٛگ کَرنہِ چھُ گَژھان اِنسانَس چھُ پَنُن صحت تہِ ٲں اصٕل روزان واریاہ ٲں چھِ تَمہِ سۭتۍ بیٚنِفِٹ تہِ میلان مےٚ اوس ٲں پٔتمہِ لَٹہِ اوٚنمُت ٹیٚنٛٹ اَکھ ٲں سُہ اَنیٛاو مےٚ أتی پَننسٕے ایریا ہَس مَنٛز أکِس جایہِ سُہ لَجیٛاو پَتہٕ اسہِ واریاہ ضروٗرت اسہِ ٹرٛیکِنٛگ دوران چھِ خاص طور چیٖز اسہِ ضروٗرت لَگان تَبٕر گَژھہِ آسٕنۍ سۭتۍ نار زالنہٕ خٲطرٕ گَژھہِ کیٚنٛہہ چیٖزہ آسُن ییٚمہِ سۭتۍ أسۍ نار ہیٚکو زٲلِتھ یا ٹیٚنٛٹ گَژھہِ آسُن یا رَز گَژھہِ آسٕنۍ کیٛاہ بیٚیہِ گَژھہِ کھیٚنہٕ چیٖز تہِ آسُن اسہِ سۭتۍ کیٛاز تِم چھِ اسہِ واریاہ ضروٗرت لَگان تتھ دوران تِمو وَرٲے ہیٚکو نہٕ أسۍ کانٛہہ اۭں کٲمٕے کٔرِتھ کیٛازِ ٲں اِنسان چھُ گھرِ نیران پَتہٕ چھُنہٕ آسان بھروسٔے تَتہِ ٲں مَطلَب جَنٛگلَس مَنٛز گَژھہِ یا کُنہِ جایہِ بالَس پٮ۪ٹھ کھَسہِ تتہِ چھُنہٕ آسان اِنسانَس بھروسہٕ کیٚنٛہہ تہٕ پَتہٕ میلیٛاہ تتہِ کیٚنٛہہ یا کیٛتھ حِسابَہ روزِ کیٛاہ کیٛتھ موسمَہ روزِ تتہِ توَے چھِ پیٚوان اِنسانَس واریاہ چیٖز سۭتۍ یِم تُلٕنۍ